گۄڈٕ گۄڈٕ نَسا اوس گورنمنٹ کٕہنۍ تہِ قَدم تُلان اَتھ ہٮ۪لٕتھ اِنشورنَس فیسَلٹی یَن متعلق تہٕ لُکھ ٲسۍ واریاہ زیادٕ مُتٲثِر گژھان کیازِ ییٚتہِ اوس پٮ۪وان درٛوگ دَوا درٛوگۍ علاج مگر حال ہی کوٚر گورنمنٹَن اَکھ سِکیٖم لانٛچ گولڑَن کارڈ یَتھ وَنان چھِ اَمہِ کارڈ کہ ذٔریعہ چھُ لُکَن مِلان مَدَد یِم چھِ ہٮ۪کان وٕنکٮ۪ن نٮ۪صبَس ہاف ریٹَس پٮ۪ٹھ دَوا یا علاج کَرنٲیِتھ تہٕ اَمہِ سۭتۍ گٔیے واریاہ سہوٗلیت لُکَن تہٕ پونٛسِہ تہِ بَچے مگر اگر أسۍ وٕچھو اگر وۄنۍ ہٮ۪لٕتھ اِنشورنَس اَصلی وٕچھو تیٚلہِ چھُ پٮ۪وان پرٛیوَٹ کَمپٔنی یَن منٛز اِنشورنَس کَرناوُن ییٚلہِ زَن یَتھ زَن واریاہ پونٛسہٕ چھِ لَگان ییٚتہِ چھِ لایف اِنشورنَس بَجاج اِن بَجاج اِنشور بَجاج کمپٔنی چھِ لایف اِنشورنَس چھِ تَتھ چھِ پٮ۪وان واریاہ پونٛسہٕ بَ